برٛۄنٛہہ ٲسۍ آسان آیُرویدِک میڈِسَنٕز تِم ٲسۍ آسان وِدآوُٹ سایِڈ اِفٮ۪کٹٕس پَتہٕ کٔر ساینَس گوٚو دۄہ کھۄتہٕ دۄہ ڈیولَپ تٔمۍ کٔر وارِیاہ زیادٕ ترقی أسۍ گٔے یِمَن چیٖزَن پٮ۪ٹھ ڈِپٮ۪نٛڈ أسۍ گٔے ساینَسَس پٮ۪ٹھ وارِیاہ زیادٕ ڈِپٮ۪نٛڈ میڈِکَل ساینسَن کٔرۍ پرٛووایڈ ہاسپِٹَل ییٚتہِ گورمٮ۪نٛٹ تہِ تہِ پرٛایویٹ تہِ مگر یِتھُے أسۍ گورمٮ۪نٹ ہاسپِٹَل چھِ گَژھان ییٚتہِ چھِ آسان وارِیاہ کَم ڈاکٹٲرٕز ڈاکٹٲرٕز چھِ کَم تَمہِ وَجہ سۭتۍ چھِنہٕ چھِنہٕ یہِ واتان اَصٕل ٹرٛیٖٹمٮ۪نٛٹ بالکُل کِہیٖنۍ آز چھِ بَجہِ بٮ۪مارِ یِمَن ہُنٛد علاج چھُنہٕ پرٛاپَر کِہیٖنۍ تہِ نہٕ گژھان تِمَن بَجَن بَجَن بٮ۪مارٮ۪ن خٲطرٕ چھُ پٮ۪وان اَسہِ نٮ۪برِمٮ۪ن ہَسپَتالَن منٛز گَژھُن ییٚتہِ چھِنہٕ لُکھ فاینانشلی تہِ تیٖتیٛاہ ڈیولَپ کِہیٖنۍ تہِ تِم ہٮ۪کَن نٮ۪بَر گٔژھِتھ پَنُن گُزار اِوٕن پَنُن گُزار تہِ چھِ تِمَن مُشکِلی سان گَژھان اگر کٲنٛسہِ بَجہِ بٮ۪مارِ کینسَر ہِش بٮ۪مارِ خۄدا رٔچھِنۍ چھِ نَوان تِمَن چھُ پٮ۪وان نٮ۪بَر گَژھُن کٔشیٖر منٛز چھُ یہِ یہِ کامَن مگر تِمو منٛز چھِ وارِیاہ ہٮ۪کان نٮ۪بَر گژھُن ایفٲڈ کٔرِتھ کِہیٖنۍ نہٕ اِوٕن ییٚتہِ تہِ چھِ تِمَن میڈِکَل کَمپٕلٮ۪کٕس منٛز دَوا دٔرٛگۍ پٮ۪وان وَنہِ اگر اِنسان پرٛایویٹ ہاسپِٹَل گَژھِ سُہ گژھِ کِتھ پٲٹھۍ سِکیٖم چھِ ییٚتہِ ہِندوستانَس منٛز ساروی کھۄتہٕ بوٚڈ ہَسپَتال یِوان ماننہٕ مگر تَتہِ تہِ چھِ اَگَر اِنسان تور گژھِ تَتہِ تہِ چھِ وارِیاہ ڈاکٹَر مگر بیٚڈ چھِ آسان کَم وٮ۪کَنسی چھِ آسان کَم اِوٕن سُہ چھُ ساروی ہِندُستانَس بوٚڈ ہاسپِٹَل مگر تَتہِ تہِ چھِنہٕ وٕنۍ تہِ بَجہِ بَجَن بٮ۪مارٮ۪ن ہُنٛد علاج کِہیٖنۍ فار اٮ۪گزامپٕل اگر کٲنٛسہِ کینسَر چھُ تٔمِس چھُ پٮ۪وان نٮ۪بَر گژھُن تَتہِ چھُنہٕ وٕنہِ تہِ تِمو کینسَرُک علاج چھُنہٕ ہٮ۪کان تِم وٕنہِ تہِ کٔرِتھ کِہیٖنۍ نہٕ